ہیٚلو اَسلامُ علیکُم میم تُہۍ چھِو حظ ٹھیٖک اَصٕل پٲٹھۍ بہٕ حظ چھَس با بہٕ حظ چھَس بازلا جانٕنۍ مَدَر تُہۍ چھِو حظ ٹھیٖک اَصٕل پٲٹھۍ چھِو حظ صحت چھُو حظ ٹھیٖک پانہٕ چھِو حظ ٹھیٖک کِہیٖنۍ یہِ اوسُم أمِس حظ بَچہِ سُنٛد پٔرفارمن یہِ وٕچھ مےٚ اوترٕ پٮ۪ٹھ حظ گَرِ تھوڑا واریاہ نوٹی نٮ۪س کَران مےٚ دوٚپ کَررٕ أمِس میڈمہِ فون دپُس یہِ چھا پرانا وَرانا کینٛہہ کنہٕ نہ یہِ چھِ آسان بٔلۍ گِنٛدٲنی یو دَپان صرف مےٚ چھےٚ ڈرٛایِنٛگ بَناوٕنۍ مےٚ چھُ اَز کیٛاہ تام چارٹ بَناوُن پگاہ آسان کیاہ تھام تفریٖقہٕ مےٚ دوٚپ بہٕ کَرو تۄہہِ فون پرانا وَرانا چھا یہِ کینٛہہ کنہِ نہ یہِ کِژھ پٔرفارمنس ہاوان اچھا اَہَن حظ کِہیٖنۍ نہٕ گایِڈ کران مگر یہِ چھا نہ یہِ چھا وَنان مَما میں نے پَڑا مےٚ کوٚرے ہُہ مےٚ کوٚر یہِ مگر یہِ چھَ نہٕ پوٗرٕ

اَگر تُہۍ اَتیٚن أسو نہ حظ ایٹی پٔرسَنٹ دِوان بہٕ چھَس میڈم أمِس گَرِ دِوان ہَتھ پٔرسَنٛٹ نَیہِ سَر بہٕ چھَس دَپان أمِس گوٚژھ گَژھُن اچھا مےٚ ؤنۍ تو میتھ کیُتھ حظ أمِس اردو چھُس حظ تَگان لیٚکھُن اچھا کٲشرِس منٛز کیُتھ چھا یہِ أمِس چھا کٲشُر وۄتھان کِتابَن پٮ۪ٹھ کیاز یہِ بَنیو اَکھ اَہم سَبجَکٹ خٲطرٕ

دَپان میڈم چھم اَصٕل پَرناوان میم چھم ہُہ کَرناوان مےٚ دوٚپ آز پِرٛژھٕ بہٕ یہِ چھا مےٚ باسے یہِ اوترٕ پٮ۪ٹھ حظ أتھۍ گِنٛدنَس وِنٛدنَس سۭتی یہِ ٲس نہٕ زیادٕ دیان اچھا مگر

آ مےٚ ؤنۍ تَو ہوم ؤرٕک ووم ؤرٕک کِتھ کَٔنۍ کَران یہِ چھا پانہ کَران اَصٕل پٲٹھی آ اچھا اچھا ٹھیٖک چلو اَدٕ حظ شُکریہ شُکریہ صحت اللہ تعالی اسلام علیکُم